لۄکچارُک چھ مے مُتعلِق یِم مٮ۪موریٖز یہِ تِم یادٕ یِمو سۭتۍ بہٕ خۄش چھُس گژھان أسۍ ٲسۍ لۄکچارَس منٛز گِنٛدان ییٚلہِ چھُٹی ٲس گژھان أسۍ ٲسۍ سکوٗل پٮ۪ٹھ یِوان پتہٕ ٲسۍ بیگ ترٛاوان چٮ۪وان ٲسۍ چاے تہٕ نیران ٲسۍ نَژنہِ نَژنہِ پتہٕ ٲسۍ گِنٛدان بیٹَس شام تامتھ شامَس تامتھ ٲسۍ نہٕ أسۍ واپَس یِوان کیٚنٛہہ اَکھ چیٖز اوس یہِ دویِم چیٖز یُتھے أسی بَٹوارِ دۄہ چھُٹی ٲس گَژھان أسۍ ٲسۍ واریاہ خۄش گَژھان تہِ پَگاہ چھِ آتھوار اسہِ سارنےٕ ٲس آسان خوشی اسۍ چھُ پَگاہ گِنٛدُن وۄنۍ دوٚہَس پوٗرٕ دوٚہَس چھُ اسۍ گِنٛدُن یہِ ٲس بیاکھ خوشی ترٛیٚیِم خوشی ٲس اَسۍ یہِ آسان ییٚمہِ ساتہٕ کانٛہہ تہِ وَکیشَن وَکیشَن چھُٹی ٲس آسان گَرمہٕ چھُٹی یا وَنٛد چھُٹی تِمن دوٚہَن ٲسۍ أسۍ واریاہ خۄش آسان أسۍ ٲسۍ آسان گِنٛدان اَکھ أکِس سۭتۍ بیٚیہِ چھِ لۄکچارَس مُتعلِق یم چیٖز نہ اوس آسان ٹٮ۪نشٮ۪ن کانٛہہ نہ کیٚنٛہہ تِمے چھِ مٮ۪موریٖز یِم اَسۍ خۄش چھِ کَران واریاہ